روزمرہ زندگی منٛز یِم تہِ اِنسان گیمہٕ چھُ گِنٛدان تِمَو سۭتۍ چھِ کُنہِ نَتہٕ کُنہِ طرفہٕ اِنسانَس فٲیِدٕے واتان سارِوی کھۄتہٕ بوٚڈ فٲیِدٕ چھُ یہِ کہ اِنسان سُنٛد صحت چھُ ٹھیٖک روزان یِم أسۍ اوٚٹ ڈور گیمَن ۂنٛز کَتھ کَرَو اِنسان سُنٛد صحت چھُ واریاہ زیادٕ ٹھیٖک روزان باقٕے یِم تہِ کم سے کم سارے اِنڈور گیمٕز چھِ یِمَن منٛز جٮ۪س چھُ یِوان کاڈٕس چھُ یِوان چٮ۪سَس چھِ أسۍ کٲشِر پٲٹھۍ وَنان شطرنج تہٕ کاڑٕسَن چھِ أسۍ کٲشِر پٲٹھۍ وَنان تاس تاس گِنٛدُن یا شطرنج گِنٛدٕنہٕ سۭتۍ چھِ اِنسان سٔنز کریٹیوٗٹی بڑان اِنسانَس چھِ سونچھنٕچ صلٲحت بڑان اِنسان چھُ سونچھان کَمپٕلیکٕس اِنسان چھِ سونچھان سخت کِتھ کَنیٚتھ کُس موٗ چھُ مےٚ وٕ کَرُن کِتھ کَنیٚتھ کُس قدم چھُ مےٚ تُلُن یِمَن دۄن گیمَن منٛز گیمَو سۭتۍ چھِ اِنسان سُنٛد دٮ۪ماغ تہِ بڑان اِنسان سُنٛد صحت تہِ چھُ ٹھیٖک روزان